ایجوٗکیشن سِسٹم یُس اِنٛڈِیاہَس منٛز چھُ سُہ چھُ واریاہ اَصٕل بیٚیہِ آ اَسہِ تہِ چھُ تھوڑا کوٗشِش کَرٕنۍ کہِ آ یِم آ أسۍ اِنٛڈِیاہَس منٛز روزان چھِ تِم آ یُس پَنُن ایجوٗکیشن سِسٹَم چھُ آ تَتھ منٛز تھوڑا مدد کَرٕنۍ یِہٕنٛز آ اَسہِ پَرُن زیادٕ سے زیادٕ پرُن کَنٛسَنٹرٛیشَن لیوَل گَژھِ سون اَصٕل آسُن اَتھ منٛز بیٚیہِ آ اَتھ اَگر أسۍ یہِ کَمپِیر کَرَو باقِیَن کَنٛٹریٖزَن کُن تَتہِ چھِ آ یِم ییٚتہِ گورمِنٹ سکوٗلٕز چھِ تَتہِ چھِ امہِ کھۄتہٕ اَصٕل بِلڈِنٛگٕز آ تَتہِ یِوان بناونہٕ آ ییٚتہِ کھۄتہٕ چھِ تَتہِ آسان بِلڈِنٛگٔز اَصٕل بیٚیہِ چھِ ٹیٖچر آ ٹیٖچرٕ سُنٛد ایجوٗکیشَن چھِ تَتہِ واریاہ اَصٕل آسان ییٚتکہِ کھۅتہٕ بیٚیہِ یُس أسۍ ییٚتہِ مِس چھِ کَران یُس أسۍ مِس چھِ کَران پَنٕنہِ ایجوٗکیشنَس ایجوٗکیشَن سِسٹَمَس منٛز آ سُہ چھُ ٹیٖچَر چھِ آسان تِمَے یِم دَہ ؤری برٛونٛٹھ چھِ آسان آ ٹیٖچَر گژھَن آسٕنۍ یِم اُستاد چھِ گورمِنٹ سُکوٗلزَن منٛز تِم گژھَن ؤری پَتہٕ ؤری چینج یِن کَرنہٕ یا دۄیہِ ؤری یا ترٛے ؤری چینج یِن کَرنہٕ بیٚیہِ یۄس اِمپرٛوٗمٮ۪نٛٹ ییٚتہِ ہٮ۪کَو أسۍ کٔرِتھ سۄ چھِ گورمِنٹَس تہِ کَرٕنۍ بیٚیہِ اَسہِ تہِ کَرٕنۍ گورمِنٹ ہٮ۪کہِ یِتھٕ پٲٹھۍ کٔرِتھ کہِ سُہ بنایہِ نٔے نٔے بُلڈِنٛگٕس آ ییٚتہِ اِنڈِیاہَس منٛز بیٚیہِ یہِ بیٚیہِ اَسہِ تہِ پَزِ آ واریاہ کوٗشِش کَرٕنۍ ایجوٗکیشَن سِسٹَمَس آ مدد کَرُن یہِ تِکیٛازِ أسی چھِ آ ییٚمہِ اِنٛڈِیاہُک فیٛوٗچَر آ اَسی چھُ سورُے ییٚتہِ مطلب اَسی چھُ ییٚتہِ کَرُن ہینٛڈٕل سورُے